اَسہِ یِم گرِ کُلی علاج چھِ دیرِیَس خٲطرٕ أسۍ چھُ سُہ گرَن منٛز زیادٕ تِمَن یوٗز کران یَپٲرۍ سٲنِس یَتھ منٛز چھُ گامَس منٛز چھُ سُہ زیادٕ پَہمَتھ یوٗز اِستعمال گژھان گرِ کُلی علاج چھُ اَسہِ یہِ اَگر کانہہ دیہرِیا چھُ گژھان تٔمِس خٲطرٕ چھُ أسۍ یہِ اکھ اکھ اَکھ نوٗن تہٕ بیٚیہِ چھِ کھنڈ تراوان أسۍ آبہٕ گِلاسَس منٛز سُہ چھِ رَلاوان پَتہٕ دِوان تٔمِس یُس دہرِیا آسہِ گژھان تَمہِ سۭتۍ چھُ اَسہِ فرق گژھان یہِ چھُ اَسہِ اکھ گرِکُلی علاج گامَن منٛز چلان گامَن منٛز چھِ أسۍ یی کران ییٚمہِ ساتَن أسۍ چھِنہٕ گۄڈٕنیتھ دوا اَنان کہِ گۄڈٕنیتھ چھِ أسی یہِ گرِ کُلی علاج کران نوٗن تہٕ کھنڈ رَلاوان آبہٕ گِلاسَس منٛز پَتہٕ دِوان تٔمِس یُس ڈَہیرِیا آسہِ گژھان تٔمِس دِوان أسۍ پَتہٕ سُے آبہٕ گِلاسہٕ تمہِ سۭتۍ چھِ تٔمِس فرق گژھان یہِ چھُ اَسہِ اکھ یہِ چھُ أسۍ یہِ چھُ گامَن منٛز عام یہِ گرٕکُلی علاج گژھان ڈیہرِیہَس خٲطرٕ گۄڈٕنیتھ چھِنہٕ أسۍ ڈاکٹرَن یا دوا اَنان کیٚنہہ گۄڈٕنیتھ چھِ أسۍ یِمَے گرکُلی علاج چھُ آسان پَنٕنۍ پَنٕنۍ تِمَے کران ییٚلہِ پَتہٕ باسہِ تیٚلہِ چھِ أسۍ گژھان زیادٕ پَہمَتھ چھِنہٕ أسۍ گژھان ڈاکٹرَن کیٚنہہ گۄڈٕنیتھ چھِ أسۍ یِمَے یِم گرٕکُلی علاج کران